تہٕ کیٛاہ چھِ اَتھ وَنان کیٚنٛہہ کامَن یِم کامَن مِس مِسکَنسٮ۪پشَن چھِ کٲشٕر زبانہِ مُتعلِق چھُ تَتھ منٛز ہَسا چھُ یہِ چیٖز گۄڈٕنیُک چیٖز چھُو کہِ وَنٛنہٕ ہسا چھُو یِوان یہِ چھُ بَرابر سیم ایز اُردو یا ہِنٛدی کیٚنٛہہ لُکھ ہَسا چھِ غلطی سان سَمجھان کہِ کٔشیٖر زبان کٔشیٖر زبان ہَسا چھِ اُردوٕکۍ پٲٹھۍ تہٕ بیٚیہِ ہِنٛدیکۍ پٲٹھۍ کیٛازِکہِ یہِ چھےٚ آلموسٹ أکۍسٕے ایریاہَس منٛز بولنہٕ یِوان مگر چوٗنٛکہِ پزر چھُ یہِ کہِ تَتھ منٛز ہٮ۪کہِ یہِ تھوڑا بہت کیٚنٛہہ سیم ٲسِتھ ہیٚوُے ٲسِتھ مَگر سورُے یہِ ہَسا چھِ کٲشٕر کشمیٖری زبان چھےٚ یہِ چھِ اَکھ پوٗرٕ الگ زبان اَتھ چھُنہٕ گرٛیمر حِساب تہِ چھُنہٕ اَتھ کِہیٖنۍ اردووَس سۭتۍ یا ہِنٛدی یس سۭتۍ دٔیِم چیٖز یہِ ہَسا چھُ یِوان بولنہٕ کٔشیٖرٕ کَشمیٖر ویلی منٛزٕے یوت یہِ نہ سا چھُنہٕ یِوان بٔلکہِ یہِ نہ سا چھُنہٕ یِوان کٔشیٖر ویلی منٛزٕے یوت بولنہٕ کِہیٖنۍ یہِ چھُ یِوان کٔشیٖرِ وَرٲے تہِ واریاہَن علاقَن منٛز بولنہٕ جموں کَشمیٖر کٮ۪ن بیٚیہِ یِم کٲشِرۍ کیٚنٛہہ لُکھ چھِ یِم ہِنٛدوستانَس منٛز چھِ روزان کٔشیٖرِ نٮ۪بَر یا باقیَن مُلکَن اَنٛدرَن منٛز چھِ روزان تَتہِ تہِ چھِ یہِ ہیوٗ زَبان یِوان بولنہٕ بیٛاکھ اَکھ مِسکَنسٮ۪پشَن چھُ یہِ کہِ یہِ ہسا چھِ یہِ لٮ۪نٛگویج یہِ چھِ مَران یعنی یہِ چھِ ختٕم گَژھَن گَژھنَس کِس سِٹیج پٮ۪ٹھ مَگر یہِ چھُنہٕ پوٚز کِہیٖنۍ نہٕ لُکھ ہَسا چھِ کیٚنٛہہ یِم بٔڑۍ بٔڑۍ یِم تٲلیٖم یافتہٕ لُکھ چھِ تِم ہَسا چھِ اَتھ خٲطرٕ کٲم لاگان کٲم کَرٕنۍ تِم چھِ یہِ چاہان کہِ اَتھ گژھِ عروٗج زیادٕ کھۄتہٕ زیادٕ عروٗج مِلُن بیٛاکھ اَکھ چیٖز چھِ مِسکَنسٮ۪پشَن چھُ یہِ کہِ یۄس کٲشٕر زبان چھِ یہِ چھِ خٲلی ہٮ۪کان بوٗلتِتھ یہِ چھِنہٕ ہٮ۪کان لیٚکھِتھ کِہیٖنۍ نہٕ بٔلکہِ اَتھ ہٮ۪کہٕ بہٕ ؤنِتھ اَتھ چھُ پَنُن اَکھ سِکرٛپٹ یَتھ وَنان چھِ شَرَداہ سِکرٛپٹ تہٕ یہِ تہِ چھُ ہٮ۪کان یہِ تہِ چھُ اوسمُت یوٗز یِوان گژھنہٕ وارِیاہ واریاہَن ؤریَن تہٕ یِتھ پٲٹھۍ ہٮ۪کہٕ بہٕ ؤنِتھ کہِ یہِ چھُنہٕ خٲلی بولنہٕ یوت یِوان کیٚنٛہہ یہِ چھُ لٮ۪کھنہٕ تہِ یِوان تہٕ یِم کِتھ پٲٹھۍ چھِ یِم چیٖز اٮ۪ڈرٮ۪س گژھان گۄڈٕنٮ۪تھٕے یُتھُے أسۍ لُکَن تٲلیٖم دِمو تِم زانٛناووکھ یہِ کٲشٕر زَبان کیٛاہ چھِ یہِ کِتھ پٲٹھۍ آیہِ کَپٲرۍ آیہِ یا یہِ کِتھ پٲٹھۍ چھِ بولُن یہِ کِتھ پٲٹھۍ چھِ لٮ۪کھٕنۍ آ دٔیِم پَزَن اَسہِ کیٚنٛہہ قدم تُلٕنۍ یَتھ منٛز اَسہِ یہِ زبان پزِ اَمہِ کہِ وجہ سۭتۍ یہِ زبان ہیٚکہِ اَسہِ نِش محفوٗظ روٗزِتھ یَتھ منٛز پرناوُن چھِ لٮ۪کھناوُن چھِ کٲشِرۍ سکوٗلَن منٛز یونیورسِیَن منٛز ڈاکِمٮ۪نٛٹ چھِ لٮ۪کھٕنۍ اَتھ منٛز بیٚیہِ چھِ کَرٕنۍ کٲم بیٛاکھ اَکھ چیٖز ییٚمہِ سۭتۍ أسۍ یہِ اٮ۪ڈرٮ۪س ہٮ۪کو کٔرِتھ سُہ چھُ یہِ کہِ کٲشِرۍ زبان کٲشرِس منٛز بولُن منٛدچھُن چھُنہٕ کٲشٕر کٲنٛسہِ سۭتۍ چھِ کَتھ کَرٕنۍ یہِ چھِ اِنٛگلِش تہِ انٛگریٖز یا اردووَس منٛز یہِ کَرُن یہِ چھُنہٕ ضٔروٗری کیٚنٛہہ أسۍ اَسہِ چھِ تَمہِ ساتہٕ کٲشِرۍ پرٛموٹ کَرٕنۍ برٛونٛٹھ پَکناوٕنۍ بیٚیہِ پَزِ اَتھ منٛز گورمٮ۪نٛٹَس تہِ تھوڑا بہت اِقدام تُلٕنۍ ییٚمہِ کہِ وجہ سۭتۍ یۄس یہِ کٲشٕر زَبان چھےٚ اَتھ منٛز چھِ کیٚنٛہہ پالِسیٖز اَنٛنہِ گورمٮ۪نٛٹَس ییٚمہِ کہِ وجہ سۭتۍ یۄس یہِ کٲشٕر زبان چھِ یہِ ہیٚکہِ ہے محفوٗظ روٗزِتھ سٲنِس یَتھ تہذیٖب و تَمَدُنَس اَنٛدَر اَنٛدَر بیٚیہِ مِلہِ اَکھ اَتھ اَکہِ حسابہٕ اَکھ بہٕ وَنہِ ییٚتٮ۪تھ تۄہہِ اَتھ مِلہِ اَکھ عروٗج پوٗرٕ دُنیاہَس منٛز اَتھ کٲشٕر زَبانہِ